ساینس اینٛڈ تیٚکنالجی کہِ وجہٕ سۭتۍ چھِ ونکیٚن سانۍ زنٛدگی واریاہ زیادٕ آسان بنیمٕژ أسۍ چھِ ہیٚکان ونکیٚن دُنیا بر بَرُک حال پننہِ گرِ وچھتھ صرف تہِ صرف ساینس اینٛڈ ٹیٚکنالجی ہنٛدۍ کہِ وجہِ سۭتۍ جیسے کہِ موبایل فُون چھٕ ونکیٚن ٹیلی وِجن چھُ ونکیٚن انٹرنیٚٹ فیسلٹیز ہر کیٚنٛہہ مِشین أسۍ کانٛہہ تہِ کٲم چھِ کران ونکیٚن سُہ چھِ سٲری أسۍ کران مِشینو سۭتۍ ساینس اینٛڈ ٹیٚکنالجۍ ہنٛدۍ کہِ وجہِ سۭتۍ امہِ سۭتۍ چھِ ونکیٚن سٲنۍ زنٛدگی واریاہ زیادٕ آسان بنیمژ جیسے کہِ ونکیٚن أسۍ چھِ سٲری ونکیٚن پسنٛد کران موبایل فون یہِ چھُ ساینس اینٛڈ ٹیٚکنالجی انٹرنیٚٹ ساینس اینٛڈ ٹیٚکنالجی امہِ کہِ وجہِ سۭتۍ چھ ونکیٚن سٲنۍ زنٛدگی واریاہ زیادٕ آسان بنیمٕژ أسۍ چھ یۄس تہِ أسۍ ونکیٚن کانٛہہ کٲم کرو تتھ منٛز چھِ آسان ساینس اینٛڈ ٹیٚکنالجی ہُنٛد اثر سۭتۍ سۭتۍ موبایل فون کٕہٕنۍ تہِ چھُنہٕ ونکیٚن ہیٚکان موبایل فون ورٲے کُنہِ جایہِ گٔژھتھ یا ہر بچن بچن چھ آسان ونکیٚن موبایل فون پران چھ ونکیٚن سٲری سٹوڈنٹ چھ پران ونکیٚن موبایل فون پٮ۪ٹھ زیادٕ سے زیادٕ آنلاین کٕلاسِز چھ رٹان امہِ پٮ۪ٹھہٕ امہِ سۭتۍ گٔے أسۍ واریاہ زیادٕ مُتٲثر ساینس اینٛڈ ٹیٚکنالجی ہندۍ کہِ وجہِ سۭتۍ ونکیٚن چھِ مان ونکیٚن چھِ سٲنۍ زنٛدگی واریاہ سخٕت اگر أسۍ ساینس اینٛڈ ٹیٚکنالجی ہنٛدۍ کہِ وجہِ سۭتۍ ورٲے زنٛدگی گزارَو تہِ کیاز أسۍ چھِ ہیٚکان ونکیٚن ہر کانٛہہ کٲم امہِ کہِ وجہِ سۭتۍ کٔرتھ أمۍ بنٲو سٲنۍ لایف ونکیٚن واریاہ زیادٕ آسان ساینس اینٛڈ ٹیٚکنالجی ٹیلی وِجن موبایل فون باقٕے باقٕے چیز اکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ گژھان ساینس اینٛڈ ٹیٚکنالجی ہٛندۍ کہِ وجہِ سۭتۍ گٲڑۍ سورٕے کیٚنہہ امہٕ کہِ وجہِ سۭتۍ گٔے سٲنۍ لایف واریاہ زیادٕ آسان